اِشفاق کاوا نوٗر احمد وَغیٖرہ چھِ میٲنۍ واریاہ فیورٹ گایک تہٕ بیٚیہِ چھِ مےٚ سٲری کٲشر یِم بٲتھ چھِ آسان تِم سٲری پَسند یِوان